واریاہ چیٖز چھِ یِم زَن بہٕ شُمار چھُ سکھ کَران پنٛنٮ۪ن مضبوٗطٮ۪ن یا سٹرٛنٛگتھَن منٛز اور واریاہ چیٖز چھِ یِم بہٕ ویٖکنیٚس یا کَمزوٗری پَنٕنۍ چھُ سکھ مانان اگر بہٕ وَنہو تۄہہِ میون سٹرانٛگ اَکھ چیٖز یُس زَن تہِ میون مضبوٗطی اَکھ یُس چھُ سُہ چھُ اَکھ چیٖز زِ یُس زَن میون اِلحام چھُ یا باسُن چھُ یا گَٹہٕ فیٖلِنٛگ یَتھ زَن اِنٹوشَن چھِ وَنان سُہ چھُ مےٚ واریاہ زیادٕ اکھ سُہ چیٖز یِتھ پٲٹھۍ بہٕ بروسہٕ چھُس کران اور مانان چھُس سُہ چھُ مےٚ واریاہ سٹرانگ اکھ چیٖز دٔیِم چیٖز چھُ یُس مےٚ مایِنٛڈ چھُ بہٕ چھُس ہٮ۪کَان کَنٹرٛول کٔرِتھ کینٛہہ تِمَن سُچوٗویشنَن منٛز ییٚتہِ نہٕ زَن أکِس عام اِنسانَس اِنتِہٲیی مطلب نامُمکِن چھُ آسان زِ سُہ کیٛاہ ہیٚکہِ بَرداش کٔرِتھ ترٛیٚیِم چیٖز چھِ ییٚمہِ ساتَن کانٛہہ تہِ مُشکِل آسہِ اگر مےٚ نہٕ کَنفیوٗجَن آسہِ کینٛہہ بٔلکہِ آسہِ مےٚ پَتاہ پرٛابلِم کیٛاہ چھِ بہٕ چھُس تَتھ سامان کَران چاہے سۄ پرٛابلِم کیٛاہ تہِ آسہِ مگر صرف گَژھِ نہٕ کَنفیوٗجَن آسُن کینٛہہ پرٛابلِم گژھِ مےٚ پَتہٕ ہٕۍ یوت آسٕنۍ کیٛاہ چھِ بہٕ چھُس نہٕ کھوژَن پَتہٕ پرٛابلِم کینٛہہ بٔلکہِ چھس بہٕ تمہِ پرٛابلِم ہُنٛد سامنہٕ کَران اور مےٚ چھَنہٕ تَتھ منٛز کانٛہہ تہِ دِکَت یا مُشکِل موسوٗس گژھان کینٛہہ وۄنۍ اگر تۄہہِ بہٕ پنٛنہِ کمزوٗری ونہو سُہ گوٚو یِہوے اکھ چیٖز زِ ییٚمہِ ساتہٕ بہٕ کنفیوٗز چھُس آسن ییٚمہِ ساتہٕ مےٚ کُنہِ چیٖزن منٛز کنفیوٗجن چھُ آسان زِ مےٚ کیاہ چھُ زِ کیٛاہ نہٕ چھُ یہِ چیٖز چھُ مےٚ ساروی منٛز کمزوٗری بہٕ ہاوان مطلب واریاہ بٔڑ کمزوٗری چھِ مےٚ یہِ امہِ ساتہٕ چھُس نہٕ بہٕ ہٮ۪کان کہیٖنۍ تہِ کٔرِتھ بلکہِ امہِ ساتہٕ فریسٹریٹ گژھان امہِ ساتہٕ چھُ مےٚ واریاہ مُشکِل گژھان دوٚیِم کَتھ گوٚو مےٚ چھُ کُنہِ ساتہٕ جَہلت جَہل چھُ مےٚ کھسان خطرناک زیادٕ مطلب جہل چھُ مےٚ یوٗتاہ کھسان زِ مےٚ چھُ پرٮ۪تھ ساتہٕ یہِ چھُ پرٮ۪تھ کٲنٛسہِ انسانس تہٕ مےٚ تہِ چھُ یہِ چیٖز زِ جہلہٕ پتہٕ چھِ مےٚ پشتاوان پٮ۪وان ترٛیِم اکھ کمزوری چھِ مےٚ مےٚ چھِ تھوڑا مٔشِت گژھان مٮ۪موری چھِ مےٚ تھوڑا کمزور پہن گٔمٕژ یِم چھِ کینٛہہ چیٖز مےٚ باسان چھِ واریاہ مےٚ منٛز نہ کمزور پہن تہِ یا سٹرانٛگ پہم چھِ